گۄڈٕنیُکُے یُس مےٚ ڈیٹ یاد چھِ سُہ چھِ میون بٔرٕڈے دیٹ اِز سُہ چھِ آسان وُہ سٮ۪پٹَمبَر چھِ سُہ آسان سُہ چھِ مےٚ یاد بیٚیہِ چھِ أسۍ یُس اَسہِ ساروی کھۄتہٕ بوٚڈ یہِ بوٚڈ دۄہ چھِ أسۍ مَناوان اٮ۪سپیشلی شِیا کوٚمِنِٹی سُہ چھُ اَکہٕ وُہ مارٕچ ییٚمہِ دۄہ نَوروز چھُ یِوان مَناونہٕ بیٚیہِ گوس رِپَبلِک ڈے ٹۄنٛٹی سِکستھ جَنؤری بیٚیہِ گوس فِفٹیٖنتھ اَگسٹ تہِ چھُ یِوان اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے چھُ مَناونہٕ بیٚیہِ گوٚو سٮ۪کٮ۪نٛڈ اوٚکٹومبَر یُس بٔرٕڈے آف گاندھی جَیَنتی چھِ یِوان مَناونہٕ